سکوٗلَن منٛز یِم سَبجَکٹ پَرناونہٕ یِوان چھُ گۄڈٕنِکِس نمبرَس پٮ۪ٹھ چھُ اِنٛگلِش میتھ ساینَس اُردوٗ ہِسٹرٛی کَشمیٖری یِم تہِ یِمَن منٛز سِٹاف چھِ آسان سُہ چھِ واریاہ گُڈ آسا واریاہ اَصٕل تہٕ وٮ۪ل اٮ۪جوکیٹٕڈ آسان اِنٛگلِشَش منٛز یُس مےٚ ساروِیو کھۄتہٕ زیادٕ فیورِٹ سَر اوس سُہ اوس مٔلِک سَر سُہ اوس واریاہ زیادٕ اَصٕل پَرناوان مےٚ چھُ وٕنہِ تہِ تٔمۍ سُنٛد پَرناوُن رَژھِ رَژھِ یاد میتھ ٹیٖچَر یُس مےٚ ساروی کھۄتہٕ اَصٕل پنٛنہِ لایفہِ منٛز وٕچھمُت چھُ سُہ چھُ اِرشاد سَر سُہ اوس بہ بَچَس تِتھ پٲٹھۍ سَمجھاوان زَنہٕ اوس تٔمِس ٲسۍ فرٛینٛکلی کَتھ آسان کَران ہِسٹِرٛی ڈِپاٹمٮ۪نٛٹ یُس میون ساروِیو کھۄتہٕ فیورِٹ سَبجَکٹ چھُ تَتھ یُس مےٚ لایفہِ تامَتھ وٕنیُک ساروی کھۄتہٕ بٮ۪سٹ ٹیٖچَر چھِ میلیٛامُت تٔمِس چھُ ناو محمد شاہیٖن قادری سَر تٔمۍ سُںٛد پرناونُک آرٹ آف ٹیٖچِنٛگ سُہ ہٮ۪کہٕ نہٕ بہٕ اٮ۪کٕسپٕلینٕے کٔرِتھ سُہ کوٗتاہ اَصٕل پَرناوان اوس تہٕ آرٹ آف ٹیٖچِنٛگ کوٗتاہ اوس وٮ۪ل اٮ۪جوکیٹٕڈ کوٗتاہ اوس بہٕ چھَس تِمَن سارنی ٹیٖچرَن دِل سۭتۍ شُکریہ ادا کَران